یُس بہٕ فیملی پِکنِک چھَس گٲمژ سُہ چھَس بہٕ گٲمٕژ وُنیُک تام یور کَھڈگومَنگلو بیٚیہِ بابہٕ شُکرُن تہٕ فرینٛڈس یم چھِ گٲمٕتۍ پِکنِک تِم چھِ وارِیاہ زیادٕ واریاہ کٔرۍمٕتۍ اَسِہ ٹیوٗر تہِ کوٚرمُت پِکنِک تہِ کٔرۍمٕتۍ تہٕ یُس بہٕ نارملی مَطلَب یُس فرینٛڈ پِکنِک چھِ سۅ چھِ اَسہِ ییٚتی مَطلَب پَنہٕ نِسٕے لوکیلٹِی منٛز اَکھ تہٕ تَتہِ کوٚر اَسہِ واریاہ اینجاے واریاہ مَزٕ آو مَطلَب أسۍ چھِ تَتہِ رَنان ونان پانے تَتہِ چھِ اَسہِ واریاہ مَزٕ مَطلَب بیٚیہِ چھِ پۅنٛسہٕ وٲنٛسہٕ کَران جَمع تَتہِ چھِ لگان اَسہِ واریاہ مَزٕ